زِندگی منٛز چھِ واریاہ اِوٮ۪نٛٹ گژھان یَتھ وَرِ ؤرِیَس منٛز گٔے مےٚ واریاہ اِوٮ۪نٛٹ مگر خاص اِوٮ۪نٛت روٗد مےٚ یاد کہِ مےٚ ہَسا کوٚر پنٛنِس بَچَس اٮ۪ڈمِشَن سُہ چھُ آز سکوٗل گژھان تہٕ